گاندربَلَس منٛز آیہِ یِم أسۍ کرو گۄڈٕ کَشمیٖرٕچ کَتھ کَشمیٖرس منٛز چھِ أسۍ مطلب یِتھ کٔنۍ اَسہِ پَتہٕ چھُ کَشمیٖر چھُ اکھ اٮ۪گرو بیسٕڈ سِٹیٹ آ بیٚیہِ چھُ ییٚتہِ چھُ اٮ۪گرِکَلچر چھُ اکھ مین مطلب یہِ چھُ اکھ سَپوٹ یُس اِکونمی منٛز چھُ اَسہِ دِوان مطلب اٮ۪گرِکَلچر چھُ واریاہ ہیلپ کران سٲنۍ اِکونمی ڈرٛایو کرںَس منٛز مطلب زیادٕ کھۄتہٕ زیادٕ یُس اٮ۪گرِکَلچُرَل سیکٹر چھُ سُہ چھُ واریاہ اکھ سُہ کروٗشَل روٗل کران اِکونمِک ڈیوَلپمینٹَس منٛز سِنٕس کَشمیٖر کَشمیٖرَس منٛز بیٚیہِ ایسپیشلی وٕنکیٚنَس چھِ أسۍ گاندربَلٕچ کَتھ کران یہِ نِتو چھُ اوبویسلی یہِ چھُ اکھ وِلیج ایریا یہِ چھُ اکھ آ آ یہِ چھُ نہٕ سِٹی کہِ اَندر کِہینۍ تہِ یہِ چھُ اکھ وِلیج ایریا ییٚتہِ چھُ واریاہ زیادٕ اٮ۪گرِکَلچرُک چھُ ییٚتہِ واریاہ زیادٕ آ اِنفٕلنس ییٚتہِ چھُ واریاہ زٔمیٖن آ یَتھ منٛز رایِس رایِس وغیرہ چھُ أسۍ کران ییٚتہِ بہٕ روزان چھَس ییٚتہِ چھُ واریاہ زیادٕ ییٚتہِ زٔمیٖن یَتھ منٛز أسۍ پَنُن بَتہٕ چھُ کَڑان پَنُن کٲشُر بَتہٕ تہٕ اَمہِ علاوٕ چھِ أسۍ مطلب اٮ۪گرِکَلچرُک چھُ واریاہ زیادٕ مطلب یہِ چھُ واریاہ زیادٕ آسان اِکونمی مطلب بوٗسٹ کران یہِ چھُ واریاہ زیادٕ اِکونمی ہیلٕپ کران اٮ۪گرِکَلچر چھُ گۄڈٕ پٮ۪ٹھٕے اِنڈیاہَس منٛزٕے چھُ اٮ۪گرِکَلچر چھُ واریاہ زیادٕ اِنفٕلنس یِتھ کٔنۍ چھُ اِنڈیا چھُ اَسہِ پَتہٕ یہِ چھُ وٕنکیٚنَس ڈیوَلَپَنگ کَنٹری چھُ اٮ۪گرِکَلچر چھُ واریاہ اکھ بوٚڈ سَپوٹر سانہِ اِکونمی پَنجاب یا ییٚتہِ وٕچھو أسۍ سٲنۍ ڈِسٹرکٕے ییٚتہِ چھُ واریاہ زیادٕ اٮ۪گرِکَلچرُک اِنفٕلنس اِکونمی واریاہ زیادٕ بوٗسٹ کران واریاہ زیادٕ واریاہ زیادٕ ہیلٕپ کران بیٚیہِ آ ییٚتہِ چھِ یِتھ کَنۍ بیاکھ سَوال چھُ اَتھ منٛز فٔرمٕز وغیرہ فیکٹریٖز وغیرہ چھا ییتہِ کیٚنہہ یِتھ کٔنۍ أسۍ چھِ کھولان سایڈ چھِ کھالان نالہِ منٛز مَگر تِمن چھُنہٕ دۄہَس ایلو کَران کِہینۍ کُنہِ وِزِ چھِکھ ایلو کران کُنہِ وِزِ چھِکھ نہٕ ایلو کران کِہینۍ تہِ أسۍ چھِ ییٚتہِ کَلٹِویشن کران ڈِفرنٹ ڈِفرنٹ کراپسن ہِنز ڈِفرنٹ ڈِفرنٹ چیٖزَن ہِنز چھِ أسۍ ییٚتہِ تہِ کَلٹِویشن کران بیٚیہِ مطلب اوبویسلی یہِ چھُ اکھ آ یہِ چھُ اکھ واریاہ اَصٕل چیٖز کہِ یِتھ کٔنۍ اٮ۪گرِکَلچُرَس منٛز وٕچھ أسۍ کۭتیاہ فرٹِلایزٲرٕس تہِ چھِ یوٗز گژھان ہاں اَسہِ چھِ لگان تھوڑا بہت اِنویسٹمینٹ بٹ پھل تہِ چھُ تَمیُک واریاہ زیادٕ اَصٕل مِلان تہٕ بیٚیہِ مطلب یہِ چھُ اکھ یُتھ ایٚسینٕس اٮ۪گرِکَلچر ڈیولَپمینٹ ڈِپارٹمینٹ کہِ اَمہِ سۭتۍ چھِ أسۍ واریاہ زیادٕ ہٮ۪کو أسۍ اَمہِ سۭتۍ پِلینٕز کٔرِتھ ڈِسٹرک اَمہِ سۭتۍ چھُ لیبر یِتھ کٔنۍ وٕچھو أسۍ اَمہِ سۭتۍ چھُ واریاہ زیادٕ لیبرٲرٕسن ہُند تہِ سُہ بَڑان اَمہِ سۭتۍ تہِ چھُ سُہ اکھ ایمپٕلایمینٹ اوپرچُنِٹی واریاہَن ملان یِتھ کٔنۍ ییٚتہِ چھُ واریاہ زیادٕ اَنایمپٕلایمینٹ یِتھ کٔنۍ نہ گۄڈٕ تہِ ووٚن اَمہِ سۭتۍ تہِ چھُ اکھ ایمپٕلایمینٹ اوپٔرچُنٹی یِوان یِتھ کٔنۍ کانہہ غریٖب آسہِ تٔمِس آسہِ نہٕ کیٚنٛہہ آ روزگار مطلب یِم زَن یہِ چھِ زَنانہٕ تہِ ہٮ۪کن اٮ۪گرِکَلچر تِم تہِ چھِ کَرٲنی اٮ۪گرِلَچُرَس منٛز چھِ تِم یہِ وٲنی تِم تہِ چھِ کران زٔمیٖندٲری سۭتۍ تِم تہِ چھِ پَنُن یُس بَتہٕ وغیرہ چھُ تَتھ سۭتۍ پانے پَنٕنِس فَصلَس سۭتۍ پانے کران تو اَگر کانہہ غریٖب زَنان چھِ یا غریٖب موہنیو چھُ تٔمِس تہِ چھُ اَمہِ سۭتۍ اکھ سُہ روزگار مِلان تہٕ یہِ چھُ واریاہ اکھ اَصٕل کَتھ کہِ اٮ۪گرِکَلچَرُک چھُ ییٚتہِ واریاہ زیادٕ اِنفٕلنس یوٗتاہ اَسہِ مِلان چھُ تیوٗتاہ چھُ لوٗکن تہِ أسۍ ہٮ۪کان دِتھ تِتھ کٔنۍ چھُ لُکن تہِ روزگار مِلان تہٕ بیٚیہِ آ مطلب واریاہ زیادٕ فٲیدٕ چھُ اَسہِ اٮ۪گرِکَلچر سۭتۍ مِلان بیٚیہِ چھُ أسۍ ییٚتہِ تہِ کیٚنہہ مطلب ییٚتہِ چھُ ییٚتہِ چھُ سِند تَمہِ پٮ۪ٹھ تہِ چھِ أسۍ یہِ سینڈ وغیرہ کھلان آ سُہ تہِ چھُ اکھ روزگارُک چارٕ بَنان لُکن ہِندۍ خٲطرٕ یا موزدوٗر چھُ آسان تِم چھِ دۄہے صبُحَس گژھان پَتہٕ آسان تٔتھۍ سیکھ باجِر وغیرہ کَڈان تہٕ تَمہِ سۭتۍ تہِ چھُ تِمن اکھ روزگار مِلان بیٚیہِ یِم چھِ تَمہِ سۭتۍ پَنٕنۍ فیملی ہٮ۪کان پَکنٲوِتھ بیٚیہِ یِم آ گرِ چھُ چاہے سُہ اٮ۪گرِکَلچر چھُ چاہے سُہ بیٚیہِ کانہہ چھُ تَمہِ سۭتۍ چھُ تِمن واریاہ زیادٕ فٲیدٕ مِلان بیٚیہِ چھُ تِمن روزگار مِلان تہٕ اَسہِ پَزِ زیادٕ کھۄتہٕ زیادٕ مطلب اوپرچُنٹی دِنۍ لوٗکن تاکہِ تِم ہٮ۪کن پَنُن روزگار کَمٲوِتھ تاکہِ سُہ بیٖٹ سُہ ہٮ۪کہِ کُنہِ تہِ سۭتۍ تِمن مِلِتھ چاہے اٮ۪گرِکَلچر چاہے بیٚیہِ کانہہ چیٖز چاہے بیٚیہِ کانہہ ڈِپارٹمینٹ ٹوٗرِزٕم چاہے کیٚنٛہہ تہِ اَسہِ پَزِ لُکن زیادٕ کھۄتہٕ زیادٕ اَتھ منٛز اَنٕنۍ بیٚیہِ پَزِ اَسہِ لُکن ہٕنز زیادٕ کھۄتہٕ زیادٕ مطلب یہِ اَننَس منٛز ہیلٕپ کَرٕنۍ مطلب اٮ۪گرِکَلچَرٕے چھُ سُہ چھُ اکھ واریاہ زیادٕ اَصٕل چیٖز گژھان